وعلیکُم سَلام آ ؤنِو تُہۍ تُہۍ کیٛاہ چھُو یَژھان اَسہِ نِش چھِ واریاہ یِم ایویلیبٕل اَسہِ نِش چھِ رِستہٕ تہِ گۄشتاب تہِ چھِ کَباب تہِ چھِ تُہۍ کیٛاہ چھُو یَژھان کھیوٚن فاسٹ فُڈو منٛز چھِ أسۍ چِکَن رولٕز چھُ ایویلیبٕل چِکَن کِرٛسپی چھُ آ پیٖزا تہِ چھِ بٔرگر تہِ چھِ چامِن تہِ چھِ نوٗڈلٕز تہِ چھِ کوٗتاہ مرضی گَژھیو سُہ حظ چھُ ہَنٛڈرَڈ رُپیٖز گژھان آ آ اکھ پیٖس چھِ ہَنڈرڈ رُپیٖز پیٖزا چھُ یِوان لۄکُٹ سایِز چھِ یِوان ڈوڈ ہَتھ تہٕ دوٚیِم چھِ یِوان زٕ ہَتھ بوٚڑ ہیوٗ چھِ یِوان زٕ ہَتھ اۭں اۭں آ ٹھیٖک حظ چھُ تیٚلہِ چھِ اَسہِ پیٖزا ژور کَرٕنۍ پیک تہٕ بیٚیہِ بٔرگَر اَکھ آ تُہۍ ؤنِو مےٚ تُہۍ کَتھ پٮ۪ٹھ چھُو یہِ تُہۍ کیٛاہ چھُو یَژھان کَرُن تہِ آ اَسہِ چھِ چَلان آ ٹھیٖک حظ چھُ اَدٕ کیٛاہ اَدٕ حظ پیٖزا تہٕ بٔرگَر ٹھیٖک حظ چھُ کیٚنٛہہ نہَ چھُنہٕ پَرواے کیٚنٛہہ نہ حظ چھُنہٕ بیٚیہِ چھُو حظ ضوٚرَتھ کیٚنٛہہ اَدٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ شُکریہ